اَسہِ حظ ٲسۍ عام طور پر یُس زَن چھُ اَسہِ پنٕنۍ پارک اَتھ چھِ اَسہِ پوش ؤۍ مٕتۍ یہِ پوش چھُنہٕ اَسہِ کانہہ بِزنِس وۄنۍ گوٚو اکھ چیٖز چھِ أسۍ کران نَظاقت لُطُف اَندوز چھِ أسۍ واریاہ قٕسمٕکۍ پوش چھِ اسہِ چھِ لگان پارکہِ منٛز بَڑٕ خۄش یِم پوش واریاہ لگان چھِ خۄش أسۍ چھِ اَتھ بِلکُل لُطُف تُلان اَتھ پارکہِ منٛز اَتھ پَنٕنِس پوشہٕ باغَس اَمہِ اور چھِ أسۍ کران کٲم بَچہٕ چھُ اَسہِ گِندان آسان ژَٹان آسان یا فونن پٮ۪ٹھ گِندان آسان یِم بَچہٕ چھِ پوش تُلان أسۍ چھِ یِم پوش تُلان أسۍ چھِ یِم پوش تُلان تھاوان آبہٕ غملَس منٛز بیٚیہِ چھِ بَناوان پوشہِ مال تھاوان چھِ أسۍ گرِ شوَس منٛز بہٕ چھُس بیٚیہِ پوشہٕ مال بَناوان اَصٕل پٲٹھۍ لگان مہرازس أتی چھِ خاندر أسۍ کران عام طور أسۍ چھِ باضٲبطہٕ مَہرازن تراوان نٲلۍ یِم پوشہٕ مالہٕ اَمہِ پَتہٕ چھِ حٲج صٲب تہِ گژھان حَجس وارٕ کار نیران چھُ أسۍ چھِ ییٚتہِ پوشہٕ مال تمہِ وِزِ اَصٕل پٲٹھۍ تِمن حٲج صٲبَن تِم پوشہٕ مالہٕ ترٛاوان کران بَڑٕ لُطُف چھِ أسۍ اتھ پارکہِ یِمن ہِندین پوشن تُلان شُرۍ چھِ پوش ژَٹان تہِ پانٕے آسان گِندان تہِ آ اَصٕل پٲٹھۍ بہتریٖن پٲٹھۍ آسان خۄش تہٕ خۄشحال چھِ لگان اَسہِ یِم پوش ہٲج صٲبَن تراوان چھِ مہرازَن تراوان چھِ لُطُف اَندوز تُلان گِندان چھِ شُرۍ ژَٹان کران چھِ بَڑٕ مَزٕ چھُ اتھ پوشہٕ باغَس لگان اَمہِ علاوٕ چھُ اَسہِ یہِ میوٕ چوٗنکہِ اَسہِ چھُ نہٕ کانہہ تہِ میوٕ باغ بوٚڑ یُس زَن أسۍ میوٕ باغ کٕنو میوٕ کٕنو یا کانہہ بِزنِس فروٗٹ بِزِنِس چھ اَسہِ کیٚنٛہہ وۄنۍ گوٚو اَسہِ چھِ میوٕ کُلۍ کیٚنٛہہ آسان پانَس یِم زَن آسہِ نیران چھُ دۄن دۄن ژۄن ژۄن ہَتن اَسہِ چھِ گِلاس کُلۍ اکھ زٕ آسان اَسہِ باضٲبطہٕ گِلاس پَپان کران پَنٕنہِ خٲطرٕ اِستعمال کران امہِ پَتہٕ چھِ اتھ نیران تَمہِ پَتہٕ ژٕنن ژٕنن چھِ اَسہِ اکھ زٕ کُلۍ یا ترٛےٚ کُلۍ یا ژور کُلۍ أسۍ تہِ چھِ والان کران پَننہِ اِستعمال خٲطرٕ کھٮ۪وان تَمہِ پَتہٕ چھُ آسہِ نیران ژوٗنٹھ ژوٗنٹھ چھِ أسۍ اَصٕل پٲٹھۍ والان کَران پَنٕنہِ اِستعمال خٲطرٕ کران أسۍ پَنٕنہِ گَرُک اِستعمال خٲطرٕ کران أسۍ اِستعمال تَمہِ پَتہٕ چھِ أسۍ دٲن کیٚنٛہہ کُلۍ چھِ اَسہِ دٲنن ہِندۍ تہِ رُومٕتۍ یِتھٕے پٲٹھۍ چھِ اَسہِ یِم دٲنۍ تہِ نیران اَصٕل پٲٹھۍ بہتریٖن پٲٹھی اِستعمال کران جوٗس چھِ اَنان بَنٲوِتھ یِمن ژوٗٹین دٲن جوٗس چھُ آنان ییٚتہِ بَنٲوِتھ مۄربہٕ بَناوان چھِ أسۍ اَصٕل پٲٹھۍ بہتریٖن پٲٹھۍ چھِ کران چھِ پَنٕنہِ گرٕ خٲطرٕ اِستعمال ژٕنُن چھِ اَصٕل بہتریٖن میوٕ اَسہِ خۄش لگان امہِ پَنٕنہِ گرٕ خٲطرٕ ژوٗنٹیو یا گِلاس کُلیو کھۄتہٕ زیادے پَہن تھٲے مٕتۍ اَمہِ پَتہٕ چھِ اَسہِ ہَردَس منٛز نیران ڈوٗنۍ یہِ ڈوٗنۍ تہِ چھُنہٕ اَسہِ کانہہ بِزنس وِزنس پَنٕنہِ گرٕ خٲطرٕ کُلۍ اکھ سُہ چھِ أسۍ چھنان سُہ چھِ أسۍ کَڑان یہِ ڈوٗن أسۍ اِستعمال کران أسۍ چھِ شامن شامَن سُہ کھٮ۪وان ژِیوٚٹ چھِس بَناناوان ڈوٗنۍ ژیوٚٹ چھُ بَناوان اَصٕل پٲٹھۍ بہتریٖن بَڑٕ خۄش چھُ لگان اسہِ سُہ کھیوٚن چایہِ منٛز تراوان چھِ یہِ ڈوٗنۍ گوٗجۍ یہِ چھِ بَڑٕ خۄش لگان اَسہِ یہِکھٮ۪نۍ ڈوٗنۍ گوٗجۍ چھِ چایہِ منٛز تراوان مطلب پسند چھِ اَسہِ لگان مطلب چاے چھِ گژھان اَمہِ سۭتۍ واریاہ اَصٕل اسہِ چھُ یہِ چھُ اَسہِ کانہہ یہِ گریلوٗ میوٕ اِستعمال چھُ یہِ چھُ واریاہ اَسہِ بَڑٕ اَصٕل بَڑٕ بہتریٖن اَسہِ چھُ بَڑٕ خۄش لگان یہِ کھٮ۪وٚن